عیدالضحیٰ عیدالضا ہولی بیساکھی کِرٛسمَس عیٖدالضحیٰ چھَس کَران قۄربان ہولی منٛز چھِ أسۍ رنٛگ لَگاوان أکِس اکھ پیساکی منٛز چھِ یا رَکشا بنٛدھن تَتھ منٛز چھِ راکھی گنٛڈھن بیٚنہِ بٲیِس تہٕ کِرٛسمَس منٛز تَتھ منٛز تِم چھِ کَران کِرٛسچَن سٮ۪لِبرٛیٹ کِرٛسمَس پَنُن